یہِ سون یہِ پاوَر چھُ یہِ چھِ سٲنۍ زندگی اَکہِ قٕسمہٕ چھِ یہِ سٲنۍ زندگی اَسہِ چھُ واریاہ پرٛابلِمٕز چھِ أسۍ ہٮ۪کان مطلب ونٛدٕ ییٚتہِ چھُ آسان کٔشیٖرِ منٛز اَکھ گۄڈٕ چھُ آسان ونٛدٕ پَتہٕ چھُ رٮ۪تہٕ کول آسان ونٛدَس منٛز چھُ اَسہِ زیادٕ پرٛابلِم گژھان پاورٕچ ژوٚوُہ گَنٹہٕ چھُنہٕ آسان اَسہِ گامَس منٛز چھُنہٕ آسان اَسہِ ژوٚوُہ گَنٹہٕ پاوَر

اَسہِ چھِ بِجلی بِل چھِ اَسہِ بَرابَر فُل پونٛسَن واتان یوٗتاہ آسان چھُ مٔنٛزۍ چھُ واتان بَہہ شَتھ مٔنٛزۍ چھُ واتان تُرٛواہ شَتھ فُل چھُنہٕ البتہ ژوٚوُہ گَنٹہٕ پاوَر چھُنہٕ اَسہِ روزان کیٚنٛہہ ونٛدَس منٛز چھِ اَسہِ گژھان زیادٕ مُشکِلات تِکیٛازِ ونٛدَس منٛز چھُ ییٚتہِ آسان زیادٕ تۭر شیٖن چھُ پٮ۪وان روٗد چھُ پٮ۪وان اَسہِ چھُ واریاہ مُشکِلات گژھان اَگر شیٖن پے زیادٕ تیٚلہِ چھُ اَسہِ گژھان دۄن ترٛٮ۪ن دۄہَن چھُ اَسہِ پاوَر گَژھان اَسہِ چھُنہٕ دۄن ترٛٮ۪ن دۄہَن یِوان پاوَر کیٚنٛہہ وۄنۍ یِمَن اِنوٲٹَر آسہِ تِم ہیٚکن بٔتۍ اَکھ ترٛٲوِتھ یَلہٕ یِمَن وۄنۍ بِچارٮ۪ن آسہِ تِمَن چھُنہٕ کِہیٖنۍ تِمَن چھُ لایٹ یا لالٹیٖن زالُن پاوَر چھُ اَسہِ واریاہ قلعت پٮ۪وان ونٛدَس منٛز اَسہِ چھُ آسان بٕلَوَر چھُ آسان اَسہِ یوٗز کَرُن تَتھ تۭر چھِ لَگان تَتھ خٲطرٕ چھُنہٕ آسان اَسہِ پاوَر اٮ۪وٮ۪لیبٕل کیٚنٛہہ یا سرٛان کَرہو أسۍ گیٖزرَس وٕشناوہَہ آب تَتھ خٲطرٕ چھُنہٕ اَسہِ آسان پاوَر کیٚنٛہہ اَسہِ چھِ پٮ۪وان واریاہ پرٛالِمٕز وٕچھنہِ فیس کَرٕنۍ یا أسۍ ہٮ۪کہو سرٛان کٔرِتھ أسۍ چھِنہٕ ہٮ۪کان پَتہٕ سرٛان تہِ کٔرِتھ ونٛدَس منٛز ونٛدَس منٛز چھُ اَسہِ گژھان زیادٕ مُشکِلات یا رَنُن چھُ آسان اَسہِ ترٛیش چھِ آسان وٕشناوٕنۍ پاورَس پٮ۪ٹھٕے چھُ سورُے سٲنۍ زندگی چھِ پاورَس پٮ۪ٹھٕے ونٛدَس منٛز چھُ اَسہِ گژھان زیادٕ مُشکِلات پاورٕچ اَلبَتہ وۄنۍ یُس یہِ رٮ۪تہٕ کال چھُ رٮ۪تہٕ کالَس منٛز تہِ چھِنہٕ اَسہِ تھاوان ژوٚوُہ گَنٹہٕ پاوَر چھِنہٕ اَسہِ ہاوان رٮ۪تہٕ کالَس منٛز کیٚنٛہہ تہِ اَلبَتہ رٮ۪تہٕ کالَس منٛز چھُ تویتہِ گَرٕم آسان رٮ۪تہٕ کالَس منٛز چھُ ہٮ۪کان أسۍ مطلب کٔرِتھ ٹالریٹ چھِ أسۍ ہٮ۪کان کٔرِتھ ہُنٛدُر آب أسۍ ہٮ۪کو ہُنٛدٕرۍ آب سرٛان کٔرِتھ اَلبَتہ رَنُن چھُ آسان اَسہِ یا کانٛہہ بٕڑٕ چھُ آسان سُہ چھُ آسان بِچور زیادٕ چھُ سُہ آسان کَمزور تٔمِس چھُ رٮ۪تہٕ کالَس تہِ لَگان تۭر تٔمۍ سٕنٛدۍ خٲطرٕ چھُ آسان پاوَر کَمَل چھِ آسان تٔمِس لاگٕنۍ یا وٕشِنۍ ترٛیش چھِ آسان تٔمِس رٮ۪تہٕ کال رٮ۪تہٕ کالَس تہِ تہٕ ونٛدَس تہِ دِنۍ تٔمِس چھُ گژھان زیادٕ مُشکِلات پَتہٕ چھُ سٲنۍ زندگی یۄس چھِ یہِ چھِ پاورَس پٮ۪ٹھٕے اَلبَتہ اَسہِ چھےٚ أسۍ گا أسۍ چھِ گامٕکۍ اَسہِ چھِنہٕ روزان ژوٚوُہ گَنٹہٕ چھِنہٕ اَسہِ پاوَر روزان کیٚنٛہہ ونٛدَس منٛز چھُ أسۍ زیادٕ فیس کَران نِم پرٛابلٕمٕز پاورٕچ اَسہِ چھِنہٕ پاوَر چھُنہٕ اَسہِ آسان ہُتہِ چھُ آسان شیٖن چھُ پٮ۪وان روٗد چھُ پٮ۪وان اَگر شیٖن پے زیادٕ اَسہِ چھُ دۄن ترٛٮ۪ن دۄہَن گژھان پاوَر أسۍ چھِنہٕ پاوَرُک بُتھُے وٕچھان پَتہٕ یا بٕلَوَر ہٮ۪کہٕ ہاو أسۍ لٲگِتھ کَرہاو ہٮ۪کہٕ ہاو وٕشنیر کٔرِتھ سُہ چھُنہٕ ییٚتہِ ہٮ۪کان أسۍ کٔرٕتھ ونٛدَس منٛز رٮ۪تہٕ کالَس منٛز چھُ سُہ ہل رٮ۪تہٕ کالَس منٛز تہِ چھُنہٕ اَسہِ روزان پاوَر ژوٚوُہ گَنٹہٕ کیٚنٛہہ ونٛدچہٕ چھَنہٕ کَتھَے رٮ۪تہٕ کالَس تہِ چھُنہٕ اَسہِ روزان ژوٚوُہ گَنٹہٕ پاوَر کیٚنٛہہ اَتھ تہِ چھُ منٛزٕ منٛزٕ نِوان تہٕ ترٛاوان نِوان تہٕ ترٛاوان سٲنۍ اَسہِ چھُ پَتہٕ پٮ۪وان گیس چھُ اَسہِ پٮ۪وان پَتہٕ زالُن بٔلۍ ہنٛگتہٕ منٛگَس پٮ۪ٹھٕے اَکھ پٮ۪وان پاورَس تہِ فیٖس بَرُن بَرابَر ہُتہِ آسان گیس تہِ بَرُن سُہ تہِ پٮ۪وان پنٛنٮ۪نٕے پونٛسَن سُہ تہِ چھُ آسان اَسہِ پانَے تَتھ پٮ۪ٹھ تہِ چھُ آسان پانَے بَناوُن اَگر نہٕ پاوَر آسہِ ہا اَسہِ ژوٚوُہ گَنٹہٕ أسۍ اَسہِ ہٮ۪کہِ ہَنہٕ کٕہۭنۍ پرٛابلِم تہِ گٔژھِتھ أسۍ ہٮ۪کہِ ہاو آرام سان پَنٕنۍ زندگی اَصٕل پٲٹھۍ چَلٲیِتھ وۄنۍ یُس وۄنۍ بَتہٕ وَتہٕ چھُ آسان اَسہِ سیُن چاے ترٛیش پرٛٮ۪تھ کیٚنٛہہ چیٖز چھُ اَسہِ پاورَس پٮ۪ٹھٕے آسان وٕشناوُن رَنُن وَنُن سورُے وۄنۍ اَگر رٮ۪تہٕ کالَس کَرہاو کیٚنٛہہ ونٛدَس چھُ اَسہِ زیادٕ مُشکِل گژھان ونٛدَس چھُ ساروی زیادٕ مُشکِل گژھان اَسہِ چھُ روزان ژوٚوُہ گَنٹہٕ چھُنہٕ اَسہِ پاوَر روزان کیٚنٛہہ تہِ